اَسلامُ علیکُم نِوٕز پیپرَس منٛز چھِ ترٛےٚ سٮ۪کشَن آسان اِکانمی پُلٹِکَل یا سَپوٹٕس بہٕ چھَس وٕچھان زیادٕ مطلب نِوٕز چھَس بہٕ وٕچھان زیادٕ سَپوٹسَس مُتعلِق تِکیٛازِ مےٚ چھِ سَپوٹٕس مطلب واریاہ زیادٕ بَچپَن پٮ۪ٹھ چھِ مےٚ سَپوٹسَس کُنَتھ بہٕ ٲسٕس لۄکٕٹ ییٚلہِ بہٕ بیٹَس ٲسٕس آسان گِنٛدان یا کھو کھو یُس تہِ کانٛہہ گیم ٲس آسان بہٕ ٲسٕس گِنٛدان بہٕ ٲسٕس گۄڈٕنٮ۪تھ آسان بہٕ چھَس وٕچھان زیادٕ مطلب نِوزٕ چھَس بہٕ وٕچھان سَپوٹٕس سَپوٹَس مُتعلِق اَگرَے أسۍ بہٕ چھَس مطلب اِنٛڈیاہَس منٛز چھِ واریاہ اَصٕل بیٹٕسمین ییٚلہِ مطلب میچ چھِ آسان بہٕ چھَس دَپان واے بہٕ تہِ گَژھٕ ہا بہٕ تہِ گِنٛدٕ ہا بہٕ تہِ کھَسہٕ ہا مطلب نِوٕز پیپرَس مےٚ چھُ گژھان مطلب واریاہ زیادٕ خوش چھِ مےٚ گژھان یِم کھیلہٕ ییٚلہِ مطلب سکوٗل ٲسۍ آسان پَتہٕ ٲسۍ کَرناوان بہٕ ٲسٕس آسان برٛونٛٹھ کَنۍ کَران یِم یِم بہٕ ٲسٕس برٛونٛٹھ کَنہِ آسان یِم کھیلہٕ ویلہٕ کَران تَتھ منٛز تہِ اوس مطلب کھو کھو ٲسۍ آسان مےٚ ٲسۍ دَپان سَر وَل آز چھِ کھو کھو یا کُنہِ سۭتۍ اوس کَمپِٹشَن آسان کھو کھووَس مُتعلِق یا بیٹٕس ویٹٕس ٲسۍ سَپوٹٕس بہٕ ٲسٕس آسان برٛونٛٹھ برٛونٛٹھ مےٚ چھِ واریاہ زیادٕ پَسنٛد نِوٕز پیپرَس منٛز چھِ آسان باقٕے نِوِز تِم تہِ چھِ مطلب ضٔروٗری تِم تہِ چھَس بہٕ وٕچھان مگر زیادٕ چھَس بہٕ مطلب سَپوٹسَسٕے دِوان ہُہ دھیٛان تِکیازِ مےٚ چھِ سَپوٹٕس واریاہ زیادٕ پَسنٛد